ہیلو اسلامُ علیکُم جِناب تُہۍ چھو حظ یِم نسیٖر احمد پرے بالکُل اسہِ بوٗز جناب تُہۍ حظ چھُ یہِ زیُن ژٹَن حظ اسہِ اوس ایکچُولی ییٚمہِ وندٕ خٲطرٕ اوس اسہِ کیٚنٛہہ زیُن حظ ضروٗرت اسہِ چھُ یہِ لگَان حظ یَتھ نارٕ خٲطرٕ حظ بالکُل حظ بالکُل تہٕ تُہۍ ؤنِو مےٚ اَتھ کیاہ چھ گژھان یہِ ریٹ حظ یَتھ کِکر زِنِس کیاہ چھ گژھان یَتھ برٮ۪نَس بیٚیہِ ؤنِو تُہۍ الگ الگ حظ مطلب تۄہہِ کٔم کیاہ چھو ایویلیبٕل بالکُل جناب تُہۍ ؤنو اسہِ یہِ حظ ریٹہٕ تہٕ یہِ کٕے کیاہ چھ گژھان کۄینٹل حظ بالکُل بالکُل حظ بالکُل یہِ بونہِ اچھا اچھ اچھا تۄہہِ کُس کُس چھُ وٕنکٮ۪ن ایویلیبل اتہِ یِم چھ باقٕے سٲری تۄہہِ ایویلیبل اتہِ

تۄہہِ چھُوا حظ یہِ پنُن یہِ آٹو موبایل تیٚلہِ کرہو أسۍ کٲم أسۍ انٕہاو تُہندسٕے اَتھ منٛز آٹو موبایل او حظ تُہۍ أنۍ زیو تُہۍ أنۍ زیو تیٚلہِ یِم کِکر زیُن حظ دَہ کۄینٹل تہٕ بہٕ کرہو تۄہہِ تُہندِس وٹس ایپ نمبرس پٮ۪ٹھ کرٕ بہٕ ایڈریس حظ پنُن سینڈ تۄہہِ کَتھ جایہِ چھ یِم انٕنۍ تہٕ پیمینٹ کرو اسہِ تمہِ سات تمے سات یم سات تُہۍ ڈِلِوَر کٔرِو یہِ ٹھیٖک چھا حظ تُلِو حظ تُلِو بہِو حظ رۄبَس حوال